وَعلیکُم اَسلام ٹھیٖک چھِو حظ اَہَن حظ شُکر خُدایس کُن سأری چھِوا ٹھیٖک اَہَن حظ شُکر خُدایس کُن اَہَن حظ شو شُکر خُدایس کُن اَہَن حظ اَہَن حظ اَہَن حظ سأری ٹھیٖک یہِ حظ چھُ یِمَن غریٖبَن ؤریٖبَن آسان حضرت دِیُن

یہِ حظ چھُ آسان اَمی خظرٕ آمُت سوٚمبٕراونہٕ مطلب کٲنٛسہِ ضرٗورت منٛدس ضرٗورت مطلب یٔمِس ضرٗورت آسہِ آ سُہ کیٛاہ مَنٛگہِ تَمہِ ساتہٕ تٔمِس چھُ آسان تی دِیُن مِثال سُہ توٚمُل منٛگہِ یا نَقٕد منٛگہِ چھُناہ اتھ چھُ آسان سیٛوٚد وُچھُن أمِس کیٛاہ أمِس چھا پٔزۍ پٲٹھۍ ضرٗورت سیٛوٚد آسان تٔمۍ سُنٛد گَرٕ گژھُن سیٛوٚد تَتہِ وُچھُن اَوا أمِس چھُ ییٚلہِ پَتہٕ ننہِ نا أمِس چھُ ضرٗورت پَتہٕ چھُ وُچھُن أمِس چھا توٚمُل ضرٗورت أمِس چھا پۅنٛسہٕ ضرٗورت تی چھُ أمِس تٔمِس دِیُن تُہۍ کٔرِو حضرت اکھ کٲم نا تُہۍ وُچھِو گامَس منٛز وُچھِو تُہۍ کُس چھُ حظ غٔریٖب کُس چھُ اتھ لایق تہٕ تُہۍ گژھِو تٔمِس کٔرِو بِچارَس مَہانَت اَہَن حظ ییٚتہِ حظ یوٕ تہِ ثٲبِت یِم میٚمبر زٕ ژور ونن نا تہٕ اَہَن حظ تِمو تہِ ونیٛاو اَسہِ چھُ یہِ پَش کَرُن تہٕ امیُک اِنشااللہ امیُک اِنتظام تہِ کٔرِو اِنشااللہ اَہَن حظ اَہَن حظ کِہیٖنٛۍ پَرواے جُمعہ دۅہ کَرٕ بہٕ اعلان پانے مایٚکہِ پیٚٹھ اَہَن حظ شُکر تُہۍ چھِو حظ سأری ٹھیٖک

اَہَن حظ سُہ گوٚو واریاہ اصٕل کیٚنٛہہ نہَ حظ چھُ پَرواے بہٕ کَرٕ ناو تٔمِس رُت دُعا تہٕ کیٚنٛہہ چھُنہٕ پَرواے اَدٕ حظ اَسلامُ عَلیکُم